واریاہ کوٗشِش آیہِ کرنہٕ یا یِوان چھ کرنہٕ کہ کأشٔر لینگویج گژھہِ بچاونہٕ یِنۍ کأشٔر زبان گژھہِ بچاونہٕ یِنۍ تہٕ اگر أسۍ پٔتِم سرکار وٕچھو تِمو ہسا نِیاو اکھ اہم اکھ سِٹٮ۪پ اکھ تِمو دپیاو اولہٕ پٮ۪ٹھ دٔہِمہِ تانۍ ہسا تھاوو أسۍ یہِ کأشر سبجیکٹ امپارٹنٹ یعنی کمپلسری تھاوَو تاکہِ پرٛٮ۪تھ کانٛہہ کأشُر یُس چھ سُہ ہسا پرِ کأشر لینگویج کأشر زبان سُہ ہسا پرِ مادری زبان تہٕ أمہِ سۭتۍ ہسا گژھہِ یہِ زبان ہسا یی بچاونہٕ تہٕ یہِ ہسا گژھہِ ٹرانسمٹ جنریشن ٹو جنریشن چوٗنکہ اگر أسۍ وٕچھو أزۍ کِس وقتس منٛز پرٛٮ۪تھ کانٛہہ اِنسان چھُ پرٮ۪فر کران پنٕنٮ۪ن بچن اِنگلِش یا اُردوٗ یُس تِمن باسان چھُ یہِ ہسا چُھ اکھ چھُ کارنامہٕ شاید اکھ غلط فہمی تِمن تہنٛدِس دٮ۪ماغس منٛز پأدٕ گٔمٕژ کہِ بچہِ اِنگلِش ہیچھناوُن یا اُردوٗ ہیچھناوُن یہِ ہسا چھ اکھ بوٚڑ کارنامہٕ مگر ییٚلہِ کہِ زَن یہِ اکھ پننسے کلچرس تبر چھ یِوان لاینہٕ اس لیے یہِ کٔر اکھ سرکارن اکھ اصل کأم تِمو تھوو یہِ کمپلسری تہٕ بیٚیہِ آے کیٚنٛہہ واریاہ ٹیٖچر اٮ۪پبویٹ کرنہٕ تہٕ أمہِ سۭتۍ ہسا اوس مقصد اوس یِہوے یہِ زبان یی بچاونہٕ اَمہِ ورأے چھ کلچرل پروگرام حظ چھ گژھان پرٛٮ۪تھ ؤرۍیہِ کیٚنٛہہ یِم فٮ۪سٹِول چھ آسان تِمن دۄہَن پٮ۪ٹھ چھ کلچرل پروگرام چاہے مُسلمان آسن یا ہیٚنٛدۍ آسن یا سِکھ آسن تِمہٕ ہسا چھ یِم کلچرل پروگرام کران اَتھ پٮ۪ٹھ چھ یِم انان پنٔنۍ چاہے گٮ۪وان وألۍ أسِنۍ نژان وألۍ أسِنۍ لٔڈی شاہ أسِنۍ تِمہٕ ہسا چھ پنٔنۍ کأشر زبانہِ منٛز پنُن یہِ بول باش گٮ۪وان تہٕ تٔمہِ سۭتۍ چھ اکھ اِنٹریٚسٹ بڑان لُکن اَتھ کأشٔر زبانہِ منٛز تہٕ بیٚیہِ چھ امہِ سۭتۍ اکھ شوق پأدِ گژھان کہِ سأنۍ زبان ہسا چھ واریاہ بہتریٖن تہٕ یہِ ہسا پکہِ اَسہِ سون حق چھ بنان أسۍ ہسا پکناوَو یہِ برونٛٹھ چوٗنکہ یِم کلچرل پروگرام چاہے یِم سرکار طرفہٕ یِن کرنہٕ یا کانٛہہ اٮ۪ن جی او کرِ تہٕ مقصد چھُ امیُک یِہوے زبان ہسا پنٔنۍ زبان پکناوہون برونٛٹھ أمہِ ورأے چھ کیٚنٛہہ شأیِر کٔشیٖرِ انٛدر یِمہٕ پننہِ شأعری سۭتۍ چھ یہِ زبان برونٛٹھ کُن پکناوان تہٕ تِمن ہسا چھ سرکارکہِ طرفہٕ تہٕ بیٚیہِ سکوٗل یونیورسِٹی یا یوٗ جی سی چھ تِمن تٔمہِ خأطرٕ اٮ۪واڈ دِوان تہٕ بیٚیہِ تِہنٛدِ خأطرٕ کیٚنٛہہ معاوضہ تہِ یعنی کینٛہہ پونٛسہٕ تہِ یِوان دِنہِ ییٚمہِ سۭتۍ یِمن چھ ہٮ۪متھ ملان تہٕ یِم چھ بیٚیہِ محنت کران تہٕ پنٔنۍ یہِ زبان پننہِ شأعری سۭتۍ برونٛٹھ پکناوان تہٕ یا کیٚنٛہہ چھ پنٔنۍ آرٹِکل ترٛاوان یا پنٔنۍ کِتاب چھپاوان اتھ کأشر زبانہِ انٛدر تہٕ تٔمہِ سۭتۍ ہسا چھ یہے مقصد چھ تِمن یی زبان گٔژھ برونٛٹھ برونٛٹھ پکٔنۍ تہٕ نٔو جنریشن یُس چھ سُہ ہسا گٔژھ یِم پرٕنۍ امہِ علاوٕ چھ یوٗٹیوٗبر ہسا چھم یِم یا ٹی وی یس پٮ۪ٹھ چھ أسۍ وُچھان ڈراماز وغیرٕ چھ آسان تٔمہٕ ڈراما چھ أسۍ گرم گرس منٛز سأری تم وٕچھان تہٕ تٔمہِ سۭتۍ چھ أسۍ اکھ یہِ زبان ہیٚچھان تہِ بیٚیہِ چھ یہِ برونٛٹھ برونٛٹھ پکان تہٕ یِمن یوٗٹیوٗبرن تہِ ہسا چھ یا باقے یِم اَتھ منٛز چاہے سِنگر أسِنۍ اٮ۪کٹر أسِنۍ ڈایریکٹر أسِنۍ یِمن تہِ چھِ یِوان بُلاونہٕ کُنہِ پروگرامس انٛدر یتھ منٛز پتہٕ سأری سمان چھ تہٕ بیٚیہِ چھ تَتھ منٛز اہمیت یِوان وَننہٕ تہٕ تٔمہِ اہمیت وَننہٕ سۭتۍ چھ لُکن واریاہ فٲیِدٕ مِلان تِمن چھ پتہ لگان زِ پننہِ زبانہِ ۂنٛز قدر کیٛاہ چھ تہٕ أمہِ سۭتۍ ہسا چھ یہِ زبان برونٛٹھ برونٛٹھ پکان